اسلامُ علیکم تۄہہِ یہِ آڈَر کَرے مے اتھ چھا کیٚنٛہہ کَم ریٹس پیٹھ کوپان کانہہ اویلٕبل مے اوس اگر تُہۍ چَک کٔرو کہِ اتھ چھا کانہہ ڈِسکاونٹ کانہہ اگر تۄہہ کیٚنٛہہ اَتہِ فیسٹِول چھُ کانہہ فَنگشن چھُ اتھ آڈَر وٕچھو تُہی تُہۍ کٔرِو تُہۍ ہیکو پَننۍ ویبسایٹ تہِ چیک کٔرتھ تُہۍ وٕچھو تَتھ پیٹھ اتھ اَتھ چھا کانہہ کَم ریٹُک کانہہ کوپان اویلٕیبل اگر آسہِ تہٕ تُہۍ ؤنِو مے